السلام علیکُم ورحمتہ اللہ وبرکاتُہ آ یِتھ کٔٹھۍ یہِ یوگا چھُ یوگا چھُنہٕ اٮ۪گزَسایزٕے یوت کیٚنٛہہ میٛانہِ خٲطرٕ چھُ یہِ اٮ۪گزَساے علاوٕ بیٚیہِ کیٚنٛہہ تہِ باقِیَن چھُ پَنٕنۍ پَنٕنۍ اٮ۪کسپیٖرٮ۪س اَتھ منٛز باقِیَن خٲطرٕ ہٮ۪کہِ یہِ اٮ۪گزَسایِز ٲسِتھ کٲنٛسہِ خٲطرٕ علاوٕ ٲسِتھ مگر میٛانہِ خٲطرٕ چھُ یہِ اٮ۪گزَسایزِ کھۄت واریاہ بہتَر تِم اٮ۪گزَسایزٕ کھۄتہٕ علاوٕ تہِ چھُ کیٚنٛہہ یہِ یُس یہِ یوگا چھُ یہِ چھُ ہِندُستانَس منٛز اَکہٕ وُہ جوٗن اَمیُک دۄہ یِوان مَناونہٕ تہٕ ہِندُستانَس منٛز چھُ ہَر کُنۍ جایہِ یِوان یہِ کَرنہٕ خاص کَر سکوٗلن کالِجَن ہایَر سٮ۪کَنڈِیَن منٛز چھِ اَمیُک اَصٕل پٲٹھۍ اِنتظام آسان تہٕ یِم بٔڑۍ بٔڑۍ اَمِکۍ زانَن وٲلۍ چھِ تِم چھِ اَمِچ ٹرٛٲنِنٛگ تہِ دِوان سکوٗلَن منٛز یُس یہِ یوگا چھُ اَمۍ سۭتۍ چھُ واریاہ اَمۍ سۭتۍ چھُ اِنسان اِموشنٔلی مٮ۪نٹٔلی جِسمٲنی فِزٕکٔلی تہٕ فِزٕکٔلی یا بیٚیہِ دٮ۪مٲغی تہٕ ٹھیٖک روزان اَمۍ سۭتۍ چھُ یہِ یوگا چھُ واریاہَن چیٖزَن لَگان خاص کَر چھُ لَگان یہِ دِلَس بیٚیہِ چھِ ییٚمِس بی پی وی پی آسہِ کانٛہہ جان کانٛہہ بٮ۪مٲرۍ آسہِ تَتھ خٲطرٕ چھُ ٹھیٖک یہِ کانٛہہ چھِ مٮ۪ڈِٹیشَن تہِ کَران یوگا چھُ تٔمِس خٲطرٕ تہِ ٹھیٖک یوگا چھُ بہتَریٖن اَکھ سُہ روٹیٖن زندگی ہُنٛد یُس یِم یُس ہَرٕ کانٛہہ اِنسانَس پَزِ کَرُن یوگا چھُ واریاہ بہتَر اٮ۪گزَسایِز تہٕ تَمہِ تَمہِ علاوٕ تہِ چھُ یہِ کیٚنٛہہ یہِ مےٚ چھِ یِتھ کٔٹھۍ واریاہ آسان یاد یَتھ منٛز چھُ ڈنٛڈٕ آسان چکرِیاہ آسان یِم دِلَس چھِ لَگان یِم لنٛگسَن چھِ لَگان تَمہِ خٲطرٕ چھِ یہِ یوگا یوگا چھُ مٮ۪ڈِٹیشَن تہِ کَران صُبحٲے صُبحٲے گژھِ یوگا ہَرٕ ساتہٕ کَرُن کیٛازکہِ اَمہِ سۭتۍ چھِ پَتہٕ دۄہ اَصُل نیران